سوشل میڈیا چھ وُنکٮ۪ن اکھ اہم پلیٹفارم ییٚمہِ سۭتۍ واریاہو لُکو پنُن فن یا کرٛافٹ یُس تِمو ہوو پوٗرٕ دُنیہس تام واتنوو تہٕ پتہٕ آیہِ تِم واریاہ ایٚپرِشِیٹ کرنہٕ باقیو لوٗکو سۭتۍ یُس تِمن فن اوس تَتھ آیہِ پوٗرٕ تِمن مدد کرنہٕ تۄہہِ کیٛاہ پزوِٕ کرُن یا تِمن کُس خأمی أس سۄ دوٗر کرنہٕ خأطرٕ تِکیٛازِ واریاہ لُکھ چھ آسان یِمہٕ زانان چھ تَتھ مُتعلِق تِم چھِ تِمن وون تۄہہِ کیٛاہ پزوٕ کرُن آ مےٚ چھ واریاہ آرٹ تہٕ کریفٹ یوٗٹیوٗب چینلہٕ یِمن بہٕ فالو چُھس کران بہٕ چُھس پانہٕ اکھ زٕ آرٹ چھ مےٚ تہِ اکھ گوٚو پیٹِنگ کرنہٕ شکلہٕ وکلہٕ بناونس بہٕ چُھس یوٗٹیوٗب چنلہٕ فالو کران بہٕ چُھس ہیٚچھان تہِ تِمو پٮ۪ٹھ یا ییٚمہِ ساتہٕ تِمن غلطی آسہِ کیٚنٛہہ أسۍ چھ تِمن تمہِ ساتہٕ ونان یا دوٚیِم چیٖز چُھ بہٕ چُھس اکھ یوٗٹیوٗب چینل فالو کران تَتھ منٛز چھ تِمہٕ بانہٕ وانہٕ بناوان ربو بانہٕ کتریٚوٗ بانہٕ کتریوٗ بانہٕ چھ اکھ واریاہ رُت کلچر یُس اسہِ سأنِس ریاستس منٛز اوسمُت چُھ سُہ چھ واریاہ اکھ فأیِدٕ منٛد چیٖز یُس سأنِس ریاستس سۭتۍ